اَسَلامُ عَلیکُم اسہِ ٲس کٔرمٕژ کیب آرڈر مَگر اسہِ ٲس یہِ کٔرمٕژ لَنگیٹ نِش أسۍ چھِ وٕنکیٚنس ہندوارہ تُہۍ کٔرۍ زؠو پَنُن اؠڈرس چینج تُہۍ ایٖزؠو وَنہِ ہندوارہ